ییٚلہِ أکِس کورِ مٮ۪نسُریشَن چھُ آسان مٮ۪نسُریشنَل مٮ۪نسُلیشَن پیٖریَڈ چھُ آسان پَنٕنۍ رول مطلب کہِ کورِ چھِ وَنان مطلب کہِ سٲنِس کَلچَرَس مَنٛز چھِ وَنان زَنہِ ییٚلہِ مٮ۪نسُریشَن چھُ آسان مطلب گوبنہٕ تُلُن زیادٕ کِہیٖنۍ نہٕ زیادٕ بۄن نَمُن کِہیٖنۍ نہٕ ژۄک نہٕ کھیوٚن اَتھ منٛز کیازکہِ اَتھ منٛز چھِ گژھان پَتہٕ تھوڑا پرابلِم گَژھان یِنہٕ وٲلِس کَلَس مَنٛز یُتھُے یُتھُے دھیان چھُ آسان تھَوُن بیٚیہِ تھوڑا ہَلکہٕ ہٮ۪لدی ہٮ۪لدی کھیٚون ٹٮ۪نشَن سٹرٛٮ۪س نہٕ ہُنٛد کِہیٖنۍ ہاجیٖن اینڈ ہیٚلٕتھ چھُ اَتھ منٛز اَمہِ خٲطرٕ چھُ کیٛاہ چھُ أکِس زَنہِ خٲطرٕ اَکھ اٮ۪ویرنیٚس چھِ أسۍ دِوان تَتھ منٛز چھِ ییٖژاہ تیٖژاہ أمِس صفٲیی تھاوٕنۍ پانَس مطلب صفٲیی چھِ أمِس تھاوٕنۍ واریاہ زیادٕ بیٚیہِ چھِ أمِس ہیٚلدی ہیلدی فوٗڈ کھیوٚن بیٚیہِ چھُ أمِس سُے فوٗڈ کھیوٚن مطلب ژۄکیٹ چھُنہٕ أمِس بِلکُلٕے کھیوٚن کِہیٖنۍ نہٕ أمِس چھُ اوم دۄد کھیوٚن أمِس چھُنہٕ زامُت دۄد کھیوٚن کِہیٖنۍ نہٕ یِم چھِ شُہُل شہُل چھِ أمِس کھیٚون اَتھ منٛز ییٚمہِ سۭتۍ أمِس مان ژٕ یہِ یہِ اوبرِ چھِ یہِ ترٛوو اَسہِ ٹھیٖک تہٕ بیٚیہِ روزِ أمِس مینسُریشَن پیٖرِیَڈ تہٕ روزِ أمِس ٹھیٖک بیٚیہِ چھُنہٕ أمِس زیادٕ ٹٮ۪نشَن تہِ ہیٚون کِہیٖنۍ بیٚیہِ چھِ أمِس یوٗتاہ نہٕ زیادٕ اَتھ منٛز آرام کَرُن اَتھ منٛز زیادٕ پَکُن تہٕ کِہیٖنۍ گوب نہٕ ساروی کھۄتہٕ نہٕ گوبنہٕ تُلُن اَتھ منٛز کِہیٖنۍ نہٕ اَمہِ سۭتۍ چھِ پرٛابلِم گَژھان تہٕ یِم یِم ہیٚلٕتھ اینٛڈ ہایجیٖن چھِ أمِس تھاوٕنۍ بیٚیہِ بیٚیہِ ییٖژاہ لَٹہِ مطلب واشروٗم کَرِ یوٗز تیٖژاہ لَٹہِ چھِ پَتہٕ أمِس صابنہِ سۭتۍ صاف صابنہِ سۭتۍ تہِ اَتھٕ چھَلٕنۍ پانَس چھےٚ صفٲیی تھاوٕنۍ یوٗتاہ نہٕ تیوٗتاہ ییٚمہِ سۭتۍ أمِس مطلب اِنفیکشَن ہیٚکہِ نہٕ گٔژھِتھ کِہیٖنۍ نہٕ یِمے یِمے چھِ کینٛہہ روٗلٕز یِم أمِس زَنہِ چھِ مطلب اَپاوٕنۍ ییٚلہِ أمِس مینسُریشنَس گَژھان